اَسَلامُ علیکُم وَرحمتُہ اللہِ تعالٰی وَبَرکاتُہ مےٚ چھُ اُمید تُہۍ ٲسِو واریاہ اَصٕل پٲٹھۍ تہٕ أسۍ تہِ چھِ اَصٕل پٲٹھۍ تہٕ کیٛاہ چھِ اَتھ وَنان مےٚ حظ اوس یہِ ریٚڈ می سِکِس اے فون اوٚنمُت یہِ حظ اوس واریاہ ہینٛگ گژھان بہٕ بہٕ حظ اوسُس آن لاین کٕلاس دِوان تہٕ تِم سَر تہٕ ٲسۍ دَپان ژےٚ کیٛاہ چھُ اَتھ فونَس گوٚمُت ژٕ چھُکھ نہٕ پَنُن بُتھ سیٚود ہاوَن کیٚنٛہہ یَتھ نہَ حظ چھِ کیمرا صاف کیٚنٛہہ نہَ چھُ یتھ بیک کیمرا صاف نہَ چھُ یتھ فرٛنٛٹ کیمرا صاف تہٕ پَتہٕ حظ کَریٛاو چارٕج تہِ اوسُس بہٕ یہِ کَران تہٕ مگر چارج تہِ اوس نہٕ یہِ اَصٕل پٲٹھۍ گژھان کیٚنٛہہ ہینٛگ تہِ اوس واریاہ گژھان بہٕ اوسُس کانٛہہ ایپ اوٚپُن کَران تہٕ تمہِ ساتہٕ تہِ اوس یہِ واریاہ ہینٛگ گژھنا واریاہ دِقعت ٲسۍ گژھان تہٕ پَتہٕ حظ اوٚن مےٚ رِیَل می سیٚوَن آے فون سُہ حظ چھُ واریاہ اَصٕل فون تِکیٛازِ یُس زَن یہِ ریڈ می سِکِس یہِ یہِ اوس مےٚ اَتھ اوس بیٹری پٕنٛژٕ شَتھ ایم اے ایچ تہٕ یُس زَن رِیَل می سیٚوَن آے فون چھُ سُہ نہَ حظ چھُ ہینٛگ گژھان کیٚنٛہہ واریاہ اَصٕل فون چھُ سُہ تَتھ چھِ بیٹری بیک اَپ تہِ اَصٕل واریاہ سِٹوریج تہِ چھِ تَتھ اَصٕل چارٕج تہِ چھِ اَصٕل پٲٹھۍ گَژھان بیٹری چھِ تَتھ واریاہ اَصٕل ٹایِم نیران تہٕ تَتھ چھُ لُک تہِ اَصٕل باقٕے وَسلام